سٲنِس گامَس منٛز ییٚلہِ زَن کانٛہہ گُزران چھُ یا مران چھُ تٔمِس سۭتۍ کیاہ چھُ سَپدان مرنہٕ پتہٕ برابر دفن کرنس تام تمِچ ڈٹیل چھِ یِتھ پٲٹھۍ ییٚلہِ کانٛہہ اِنسان مران چھُ تَمہِ پتہٕ ہسا چھِ تُلان تٔمِس شخصس تٔمِس میتہِ نِوَان ہَسا چھُس غسُل دِنہِ گُسُل دِنہٕ خٲطرٕ چھِ نفر زٕ یا ژور یا شیےٚ یا ٲٹھ آسان تَتیس حٲضِر سُہ ہَسا چھُکھ بنٛدٕ کَمرَس منٛز یِوان دِنہٕ امہِ پَتہٕ ہَسا چھِ یِوَان أمِس گۄڈٕ ؤضوٗ کرنہٕ گَرمہِ آبہٕ سۭتۍ یِوان چھُ وضوٗ کرنہٕ وضوٗ کرنہٕ پتہٕ ہسا چھُ أمِس نفر ژور یہِ ہسا یہِ غسُل دِوان غسُل دِنہٕ پَتہٕ چھِ کَرَان کٲم وَلَان ہسا چھِ أمِس کفنہٕ کفنہٕ یِتھُے ولان چھِس کفنہٕ ؤلِتھ چھِ یہِ ہسا یہِ تُلان أمۍ سی مایتی تُلان چھِ تہٕ تراوان چھُ تبوٗتس منٛز یُس زن لٔکڑ ہُنٛد بنیومُت چھُ آسان تتھ چھُ اَندٕو انٛدو ٹیٖن آسن سُہ ہسا چھِ ونان تتھ ہسا چھِ ونان أسۍ یہِ ہسا چھِ لاسٹٕچ سوٲرۍ تہِ پتہٕ ہسا چھِ غسُل دِتھ کفنہٕ ؤرتھ أمِس أتھۍ طوبوٗتس منٛز شیرن دِوان ہسا چھِ نخ أمِس میے تہِ تُلان ہسا چھِ نخ دِتھ أمِس واتناوان چھِ أمِس حظ مزارس جنازگاہس پؠٹھ یتھس زن واریاہ زیادٕ لُکھ چھِ سٔمِتھ آسان أمۍ سٕنٛدِ حق ہمساے أمۍ سٕنٛدِ دوس یُس رِشتہٕ دار احباب سٔمِتھ چھِ آسان پتہٕ ہسا چھِ یِوان أنٛدِس حقس منٛز نمازِ جِنازٕ پرناونہٕ یُس زن اکھ مولوی یا یِوان اکھ گریُک فرد یا کانٛہہ تہِ ٹوٹھ رفیٖق ییٚمِس زن وٲقفیت آسہِ علمیت آسہِ مذہبٕچ یا نمازِ جنازٕچ سُہ ہسا چھُکھ آسان برونٛہہ کُن کران چھِ کٲم لگ چھِ ہسا تمیُک تٔمۍ سٕنٛدۍ جنازٕ خٲطرٕ حظ أسۍ کھڑا گژھان حظ اتھ منٛز ہسا چھُ أمۍ سُنٛد یہِ حق وکھ آسہِ کینٛہہ یا رِشتہٕ دار حباب یِم أمۍ سٕنٛدۍ چھِ آسان تِم ہسا چھِ أمۍ سُنٛد حق معاف کرناونٕچ کوٗشِش کران کٲنٛسہِ سۭتۍ ما آسؠس زال لگزِش گٔمٕژ کانٛہہ یا کٲنٛسہِ ما دارِ کینٛہہ یہِ چھُ وۄنۍ مینشن کرنہٕ أتھی جِنازگاہَس منٛز ییٚمہِ ساتہٕ زَن مَیت اَتہِ حظ کھڑا چھِ آسان ییٖژہن ییٚلہِ حق ہمساے یا أمۍ سُنٛد رِشتہٕ دار دوس احباب یِم چھِ ییٖژہن أمۍ سُنٛد حق معاف کرناوان تمہِ مٔزیٖد چھِ پتہٕ تمہِ پتہٕ چھِ پرنس نؠماز سا جنازس نمازی جِنازا یتھ جنازس منٛز نسا سَجدٕ چھُ ٹوٹلی کِہیٖنۍ اَتھ منٛز چھِ آسان تقبیٖریہِ سا یہِ ژور تَقبیٖر تقبیٖر آسان حظ تہٕ ژورَان تقبیٖرن منٛز چھُ یِوان اسلٲمی رِواج حِساب قۄران پرنہٕ بیٚنٛدِ خٲطرٕ دۄیہِ مغفرت کرنہٕ تہٕ مۄکلاوَان ہسا چھِ أمۍ سُنٛد جناز پٔرِتھ جنازٕ پَرنہٕ پتہٕ چھِ بییہِ اَتھ میہِ تہِ أمۍ سٕنٛدِس طبوٗتَس نخ دِوان تُلان چھِ واتناوَان چھِ مزارَس تام یَتھ زَن گریو یاڈ وَنان چھِ مزار مزارَس منٛز کران چھِ آسان چھُ اَسہِ آلریڈی یسا یہِ کھۄڈ ٹایپُک اکھ کھوٚنمُت آسان تتھ منٛز چھُ أمِس میہِ تہِ پؠوان یہِ چھُ پؠوان مایپ تَتھ منٛز ترٛاوٕنۍ تُلان ہسا چھِ أمِس یہِ ہسا یہِ میت میتہِ تہِ تھوٚد والان ہسا چھِ أتھۍ کھۄرس منٛز تراوَان ہسا چھِ کھۄڈس منٛز پؠٹھٕ چھِ کَران کٲم پیٹھٕ چھِ وڑان أمِس میٚژ میٚژ وُڈِتھ چھُ پَتہٕ أہنٛدِ خٲطرٕ اَتھس دۄیہِ مغفرت گژھان دایہِ مغفرت گٔژھِتھ چھِ پتہٕ سٲری پنٕنؠن پنٕنؠن گرن روزان نیران نیران پنٕنؠن پنٕنؠن گرن تہٕ پنٕنؠن گرن نیرنہٕ پتہٕ ہسا چھُ یہِ ہسا یہِ أمِس میتہِ ہِنٛدِ خٲطرٕ ترٛؠن دۄہَن روزان تٲضِت گرِ تہٕ یہِ ہسا چھِ پروس